آ ہٮ۪لو السلام علیکُم وعلیکُم السلام اَہَن حظ بہٕ چھُس سریٖنگرٕ پٮ۪ٹھٕ تۄہہِ چھا خٲلی سریٖنگر وِزِٹ کَرُن کِنہٕ توہہِ چھُو بیٚیہِ تۄہہِ چھُوا خٲلی اچھا تۄہہِ چھا خٲلی سریٖنگرَے وِزِٹ کَرُن کِنہٕ بیٚیہِ تہِ کُنہِ جایہِ حظ سریٖنگر چھِ بَڑٕ فٮ۪مَس ڈَل لیک اَسہِ سریٖنگرَس منٛز یِوان تَتھ سۭتۍ چھِ پَتہٕ اَسہِ چشمہ شاہی نِشاط شالِمور ہٲروَن دیٖز آر آل مُغل گاڈنٛز پری محل اِن فٮ۪کٹ تہٕ اۭں ہاوُس بوٹ شِکارا وغیرہ سورٕے یہِ تُہۍ ییٚژھِو تہِ ہیٚکِو اَہَن حظ کیٛازِ نہٕ سِٹے گژھِ تُہۍ ؤنِو تۄہہِ کٔژَن آ تُہۍ ہٮ۪کِو ہاں ہوٹَل ہوٹَلٕز وغیرہ چھِ سُہ چھِ وِدِن نو ٹایِم اَسہِ ڈل لیک وغیرہ پٮ۪ٹھٕ یا اَسہِ باقی ہوٹَلٕز تَتہِ پٮ۪ٹھٕ چھُ وِدِن نو ٹایِم ہیٚکِو تُہۍ کٔرِتھ تُہۍ ہیٚکِو اِن فٮ۪کٹ ژیر تام تہِ سُہ چھِ بَڑٕ اَصٕل نَفیٖض جاے اَپٲرۍ چھِ یہِ سورٕے یہِ اَسہِ بٮ۪لٹٕے چھِ سورٕے چھِ یہِ چھِ سورٕے حظ ٹوٗرِسٹ ٹوٗرِسٹ خٲطرَے آ اولڈٕ وغیرہ اولڈٕ جامعہ مسجد وغیرہ چھِ اَسہِ اولڈٕ سِٹی منٛز تُہۍ ہیٚکِو تور تہِ حظ وِزِٹ کٔرِتھ اۭں تَمہِ مٔزیٖد گٔے اَسہِ پہلگام گُلمرگ سۄنہٕ مرگ دۄدٕ پتھری کیرَن وغیرہ تِم چھِ واریاہ جایہِ حظ مگر یُس تۄہہِ ووٚنوُ سریٖنگر سریٖنگرَس منٛز چھِ زیادٕ اَسہِ یِمَے جایہِ مین ساروی کھۄتہٕ بٮ۪سٹ جاے چھِ مےٚ باسان سُہ چھِ اَسہِ ڈَل لیکٕے حظ یِوان شِکارا ہاوُس بوٹ وغیرہ اَہَن حظ آ نہ نہ نہ تَمیُک چھِنہٕ مسلہٕ کیٚنہہ تَتھ چھِ با باضٲبطہٕ تِم اٮ۪رینٛجمٮ۪نٹٕس تَتہِ آسان برابَن حظ موسَم چھِ موسَم چھِ بَڑٕ نَفیٖض موسَم چھِ بَڑٕ اصٕل وٕنۍکٮ۪س تھوڑا چھےٚ صُبحَس شامَس چھِ تھوڑا تۭر آسان تہٕ البتہٕ سِویٹر وغیرہ ہیٚکِو تُہۍ لگٲوِتھ تَتھ چھَنہٕ پرٛابلِم کانٛہہ تُہۍ تُہۍ کٔرِو فیٖل کَمفٲٹیبٕل تۄہہِ چھِ اَتھ چھِ اَلگٕے اَکھ ٹیسٹ ہیٖٹِنٛگ اٮ۪رینٛجمٮ۪نٹٕس وغیرہ چھِ تَتھ برابر حظ دۄہلہِ تہِ حظ ٹھیٖک دۄہلہِ تہِ آسان تھوڑا موسَم چھِ تھوڑا گرمٕے وٕنۍ تہٕ صُبحَس شامَس چھِ تھوڑا ہلکہٕ تۭر پہن آ تمام سِٹار بَنن حظ یَتھ سِٹارَس تُہۍ ؤنِو تَتھ سِٹارَس ہیٚکِو تُہۍ بِہِتھ تہٕ آ اصٕل اصٕل فیسلٹی چھِ واریاہ اصٕل حظ تۄہہِ ییٚلہِ اِنشاء اللہ ٹرٛیوٕل آسہِ یہِ یُن آسہِ تہٕ تُہۍ تھٲیِو میون نمبَر پَرواے چھِنہٕ کیٚنہہ بہٕ کَرٕ تۄہہِ بَرپوٗر تعاوُن وۄنۍ وۄنۍ چھُنہٕ اولڈٕ سِٹی اگر تۄہہِ سٲرٕے چھو وٕچھِنۍ تہٕ کم سے کم زٕ ترٛےٚ دۄہ لَگَن زٕ ترٛےٚ دۄہ لَگَن حظ تَتھ منٛز چھِ اَسہِ اِن فٮ۪کٹ یَپٲرۍ مَخدوٗم صٲبُن وخدوٗم صٲبُن یِوان اَسہِ سُہ تہِ ہیٚکِو تُہۍ وٕچھِتھ سُہ چھِ بَڑٕ اَصٕل جاے سُہ چھِ اَکھ شایِن اَکھ تَتہِ سُہ چھُ واریاہ اصٕل یا د درگاہ شریٖف تُہۍ ہیٚکِو تور تہِ کٔرِتھ پتہٕ سُہ چھِ واریاہ اصٕل یِتھ پٲٹھۍ اَسہِ چھِ ییٚتہِ مسجد چھِ یہِ چھِ اَسہِ یہِ جامعہ مسجد یِتھَے پٲٹھۍ چھِ درگاہ شریٖف تہِ ہیٚکِو تُہۍ وِزِٹ کٔرِتھ تہٕ سُہ چھِنہٕ اولڈٕ ٹاوٕنَس سۭتۍ یِوان کیٚنہہ تہٕ سُہ چھِ اَصلی سُہ چھُ حضرت بَلَس سۭتۍ حظ یِوان سُہ چھِ أتھۍ ڈَل کِس آ ایریاہَسٕے سۭتۍ یِوان سورٕے تَپٲری اِن فٮ۪کٹ تَپٲرۍ چھِ چار چِناری وغیرہ اَہَن حظ زٕ ترٛےٚ دۄہ لَگَن زٕ ترٛےٚ دۄہ لَگَن حظ اگر تُہۍ آرام سانٕے وٕچھِو تہٕ زٕ ترٛےٚ دۄہ لَگَن آ تُہۍ ؤنۍزیو مےٚ اِنشاء اللہ تُہۍ تھٲیِو تۄہہِ چھُو نمبر میون تہٕ تُہۍ کٔرِو مےٚ فون حظ اَکھ زٕ دۄہ برٛونٛٹھٕے تہٕ بہٕ کَرٕ اِنشاء اللہ بہٕ سوزٕ تۄہہِ گٲڑۍ وٲڑۍ باضٲبطہٕ تہٕ یُس تۄہہِ سُہ سورٕے کَرٕنایہِ شُکریہ جِناب شُکریہ شُکریہ تھینکیوٗ اوکے اَلسلامُ